ہٮ۪لو وعلیکُم السلام السلام علیکُم آ اَہن حظ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک اَہن حظ شُکُر خۄدایَس کُن تُہۍ چھُوا ٹھیٖک تُہۍ کَم چھُو آ کُس صالِحہ اَچھا تۄہہِ تۄہہِ کیٛاہ کٲم ٲسوٕ نَہ أسۍ درٛاے گَرٕ وٕکٮ۪نَس تہٕ کیٛازِ خٲرٕے چھا اۭں اَچھا کیٛازِ اَسہِ سُو تٔتھی میجَرمٮ۪نٹَس پٮ۪ٹھ سُو سُہ تۄہہِ کیٛاہ اَدٕ سا کیٚنٛہہ چھُنہٕ تُہۍ أنۍزیو سُہ صُبحَس دُکانَس پٮ۪ٹھ بہٕ وٕچھَس پانَے تیٚلہِ ہٮ۪کو أسۍ تَتھ بَدَل کَپرُک أنٛدٕرۍ ترٛٲیِتھ تَتھ چھَنَہ گُنجٲیِش کیٚنٛہہ نَہ نَہ آز چھِنَہ سُہ ڈِزایِن آمُت آز چھِ ہٮ۪کان زٕ کَلرٕکۍ فِراک تہِ اِنسان لگٲوِتھ تیوٗتاہ مسلہٕ چھُنہٕ کیٚنٛہہ کُنہِ ساتہٕ چھَس نہٕ بہٕ پانہٕ تہِ دُکانَس پٮ۪ٹھ آسان کینٛہہ مےٚ چھِ یِم زٕ ترٛےٚ اَتہِ ہیٚچھناوان چھَس بہٕ تِمَن ہوسکتا ہے تِمو أسۍ چھُو تۄہہِ أسۍ چھُو تۄہہِ مٲفی منٛگان اَسہِ گٔے یہِ غلطی وۄنۍ دُبارٕ گژھِ نہٕ یہِ غلطی کِہیٖنۍ اَتہِ چھِ مےٚ یِم ہیٚچھٲنی وٕنۍ یِم تِم کیٛاہ تِم چھِ تِم چھِ وٕنۍ شُری تِم زانَن نہٕ وٕنۍ تیوٗتاہ کِہیٖنۍ تہٕ وۄنۍ أنۍزیو تُہۍ صُبحَس فِراک تہٕ بہٕ وٕچھَس کیٚنٛہہ کِہیٖنۍ حظ چھُنہٕ وۄنۍ بہٕ کیٛاہ ہٮ۪کہٕ کٔرِتھ مےٚ دِ مےٚ اوس تِمَن پٮ۪ٹھ بروٗسہٕ پنٛنہِ بروٗس سان دِژے مےٚ تِمَن اَتھِ مےٚ دوٚپ وَل اَدٕ سہلٕے چھُ کیٚنٛہہ چھُنہٕ پرواے تُہۍ أنِو دُبار ہٮ۪کہِ نہٕ یہِ گٔژھِتھ کیٚنٛہہ دُبارٕ گژھِ نہٕ یہِ غلطی کیٚنٛہہ چلو بِہِو رۄبَس سوال